ہٮ۪لو وعلیکُم السلام آ آ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ بَس ٹھیٖک پٲٹھۍ آ ؤنِو حظ کٔرِو حظ حُکُم آچھا ٹھیٖک زٕ ساس اَرداہ پٮ۪ٹھ زٕ ساس اَرداہ پٮ۪ٹھ چھُو تۄہہِ یہِ ہاں تۄہہِ تَنہٕ پٮ۪ٹھ کھیوٚوُ نَہ تۄہہِ اَتھ دَِوا وَوا کِہیٖنۍ ٹوٹلی نہٕ کِہیٖنۍ

آچھا اٮ۪م آر آی اٮ۪م آر آی درٛاوا ٹھیٖک اَتھ آچھا ڈِسٕک چھِ ہاوان ٹھیٖک دَوا وَوا چھُو تُہۍ اَتھ کیٚنٛہہ سِپرٛے وِپرٛے مَہ چھُو تُہۍ یوٗز کران اَتھ کیٚنٛہہ آچھا ٹھیٖک نَہ وٕچھُو حظ تۄہہِ کیٛاہ چھُوٕ کرُن تۄہہِ چھُو وٕنۍکٮ۪س اَتھ اَکھ ہوم رٮ۪مِڈی کہِ تۄہہِ چھُ زیادٕ چھُو نہٕ تۄہہِ کرٕنۍ اٮ۪کزرسایِز بٮ۪نٛڈ چھُو نہٕ تۄہہِ کرُن کِہیٖںۍ تۄہہِ چھُو یوٗتاہ تہٕ تیوٗتاہ رٮ۪سٹَس منٛز چھُو تۄہہِ روزُن وٕنۍکٮ۪نَس یُس تۄہہِ وٕنۍکٮ۪س پَنُن دوا چھُو چلان سُہ کٔرِو تُہۍ کَنٹِنیوٗ تہٕ وٕنۍکٮ۪نَس تُہۍ اَتھ اَکُے علاج یوٗتاہ تُہۍ اَتھ رٮ۪سٹ دِیِو تیٖژاہ گژھِ یہِ کَم یہِ یوٗتاہ تیوٗتاہ ژٕ رٮ۪سٹ نہ وٕچھُو حظ یِہوٚے یُس تُہۍ دوا چھُو کھٮ۪وان بیٚیہِ مِثال اَگر تۄہہِ ڈاکٹر بیٚیہِ نِش تہِ ٲسِو کٲنٛسہِ گوٚمُت اگر تٔمۍ مَہ آسہِ ووٚنمُت کیٚنٛہہ ٹایمہٕ پَتہٕ چھِ اٮ۪م آر آی بیٚیہ کَرُن تہٕ سُہ کٔرِو تُہۍ تہٕ بیٚیہِ یہِ تٔمۍ تۄہہِ دوا تھوٚونو رَگَن ہُنٛد چھُنو تۄہہِ تٔمۍ دوا تھوٚمُت بیٚیہِ مَہ آسِنو کیٚنٛہہ سِپرٛے تھوٚمُت یا کیٚنٛہہ مٲلَش وٲلِش آسِنو تھٲمٕژ سُہ کٔرِو تُہۍ کَنٹِنیوٗ بیٚیہِ اَد تُہۍ تُہۍ کٔرِو حظ کٲم تُہۍ کٔرِو آن لایِن مییو کِلنِک سٔرٕچ تَتۍ تَتہِ کٔرِو تُہۍ اٮ۪پایِنٛٹمٮ۪نٛٹ اَسہِ چھُ سرینگر ییٚتی سٮ۪نٛٹَر بَرزُلَہ باغات کیونکہِ أسۍ کرو ییٚتی ڈِسکَس أسۍ دِمو تِکیٛازِ فونَس پٮ۪ٹھ تہِ ہٮ۪کو نہٕ سیوٚد ؤنِتھ کیٚنٛہہ یہِ اَتھ چھُ گۄڈٕ چَک کَرُن اَتھ چھِ پرٛٮ۪کٹِکَل وٕچھُن دٔلیٖل کیٛاہ چھِ بیٚیہِ أنِو اٮ۪م آر آی تہٕ سۭتۍ ہے وٕچھ حظ فونَس فونَس پٮ۪ٹھ تہِ ہٮ۪کَے نہٕ ژےٚ بہٕ ڈایرَٮ۪کٹ ؤنِتھ کِہیٖنۍ اَتھ کیٛاہ دٔلیٖل چھِ ییٚلہِ بہٕ گۄڈٕ اٮ۪م آر آی پانہٕ وٕچھِ تَمہِ سۭتۍ ہٮ۪کہٕ بہٕ سٲلِم ؤنِتھ بیٚیہِ کٔرِو تُہۍ کوٗشِش رٮ۪سٹٕچ اَتھ یوٗتاہ تیوٗتاہ رٮ۪سٹ کرُن اَمے سۭتۍ یوٗتاہ تُہۍ رٮ۪سٹ کٔرِو تیوٗتاہ یی فرق تہٕ تُہۍ کٔرِو وَ تُہۍ کٔرِو وَ کٲم تہٕ تُہۍ کٔرِو اَٮ۪پایِنٛٹمٮ۪نٛٹ تُہۍ کٔرۍزیو کٲم تہٕ آن لاینٕے کٔرۍزیو تُہۍ اَٮ۪پایِنٛٹمٮ۪نٛٹ پَتہٕ ییٚمہِ ساتہٕ ڈیٹ یِیَو تۄہہِ تَمہِ ساتہٕ کَرو أسۍ ییٚتی تہٕ اِنشاء اللہ گژھیو تۄہہِ فرق نَہ نَہ نَہ سُہ وَنو تۄہہِ بہٕ پِرٛکاشنٕس پَتہٕ سٲلِم ییٚتی سُہ کرو أسۍ ییٚتی سٲلِم ڈِسکَس کیٛاہ دٔلیٖل کیٛاہ چھِ کرُن کِتھ پٲٹھۍ چھِ رٮ۪سٹ کَرُن تِم وَنو تۄہہِ بہٕ سٲلِم ییٚتی تُہۍ کٔرِو اَٮ۪پایِنٛٹمٮ۪نٛٹ تہٕ أسۍ کرو ییٚتی کَتھ